کُس کُس ٹوٗلز کُس کُس چیٖز چھُ اَسہِ لَگان اِستعمال کرنَس گاڑنِنگ منٛز تہٕ کُس چیٖز کَتھ چھُ لَگان گاڑنِنگ کرنَس منٛز چھُ اَسہِ لَگان دٲجۍ چھِ لَگان لِوَن چھِ لَگان ٹونگُر چھُ لَگان دوا مِشیٖن چھِ لَگان ٹلَر چھُ لَگان کینچہِ چھےٚ لَگان یہِ گٔلوز چھُ لَگان ماسٔک چھِ لَگان کوٹ چھُ لَگان واریاہ چیٖز چھِ لَگان گاڑنِنگ کرنَس دوران وۄنۍ وٕچھو أسۍ یِم چیٖز مےٚ ؤنۍ یِمو چیٖزو منٛز کَتھ کُس چیٖز چھُ لَگان گۄڈٕنیتھ چھُ لَگان لِوَن ییٚلہِ أسۍ کانہہ کُل چھُ رُوان اَگر لۄکُٹ آسہِ تیٚلہِ چھُ لگان ٹونگُر اَگر بوٚڑ آسہِ تیٚلہِ چھُ لَگان لِوَن تہٕ اَمہِ پَتہٕ چھِ دٲجۍ سۄ چھِ لَگان گُڑٲے کرنَس ژوٚڑ دِنَس یا کھاد یہِ گُڑاے کرنَس پَتہٕ چھُ ٹِلَر سُہ چھُ لگان کھاد تراونَس بَڑین کُلین تہٕ لۄکٹین کُلین چھِ تراوان لۄکٹہِ ٹونگرِ ووٚنگرِ سۭتۍ تہٕ اَتھ سۭتۍ چھِ تَتھ مۄکلاوان کٲم تہٕ دوا مِشیٖن موٹر یُس چھُ سُہ چھُ لَگان دوہ چھکنَس گٔلوؤز چھُ لَگان ییٚمہِ ساتہٕ أسۍ مطلب دو چھِ رَلاوان گٔلوؤز پیوان لاگٔنۍ ماسٔکۍ چھِ پیوان بٔتھِس لَگاؤنۍ پَنُن پان تہِ چھُ پیوان پروٹیکٹ کَرُن گاڑنِنگ کرنہٕ وِزِ کوٹ چھُ پیوان لَگاوُن ییٚمہِ ساتہٕ دوہ چھِ کران تہٕ یا لَژھ وَژھ چھِ پیوان وَسان تَمہِ ساتہٕ چھِ پیوان ماسٔک لَگاؤنۍ تہٕ کینچہِ چھےٚ لَگان اَگر کَٹِنگ وٹِنگ آسہِ کَرٕنۍ تہٕ یِم چیٖز چھِ اَسہِ لَگان گاڑنِنگ دوران